زٕ اکھ زٕ ساس تہٕ زٕتووُہ ترٛےٚ پانٛژھ زٕ ساس وُہ شےٚ ٲٹھ زٕ ساس کُنہٕ وُہ نَو ترٛےٚ زٕ ساس اَرداہ پانٛژھ ژور زٕ ساس سَداہ